آ ہیٚلو وعلیکُم السلام آ یِس کٔرو حُکمہ

اچھا ٹھیٖک تَتھ چھا قٔسٕم چھِنہ گۄڈٕ چیٚک کَرُن کمہِ ٹایپہٕ ترٲیِو تُہۍ ہے ڈِزایِن چھِ واریاہ قٔسٕم چھِ ڈِزایِنن تہٕ تمے حسابہ چھِ گژھان ترٛےٚ ساس پٮ۪ٹھٕ گژھان سِٹاٹ سُہ چھُ پَتہٕ ویری گژھان ییٚمہِ حسابہٕ ڈِزایِن آسہِ تمے حسابہٕ چھِ پیٚوان پَتہٕ پرایِز تہِ سیٚٹ کَرُن

لہنگاہ چھِ واریاہ قٔسٕمہٕ تۄہہِ کُس قٔسٕمہ چھِ ضرورَت آ گرارا تہِ چھِ اَتھ چھِ منگان أسۍ پنٛداہ ساس آ یہِ چھِ مطلب أسۍ چھِ فُل کران ہٮ۪نٛڈٕل زوٗل آسہِ ٹیٚنٹ آسہِ مطلب سِٹِنٛگ ایٚرینجمیٚنٛٹ آسہِ تہٕ تَتھ چھِ مگر آرڈَر گۄڈٕے دیُن وُہ دۄہ بروٗنٛٹھ تہ اَسہِ چھُ پیٚوان پَتہٕ سُہ ایٚرینج کَرُن تمے حساب مطلب تۄہہِ چھُو ٹیٚنٹ تہِ چھُو نیُن تۄہہِ ٹیٚنٹَس چھِ تیٚنٹ چھِ گژھان پٔنٛژٕہ ساس ہیٚور ہیٚور تَتھ تہِ چھِ قٕسٕم واریاہ ٲ زُو زوٗل کمہِ حسابہٕ آسہِ مکان کوتاہ بوٚڑ آسہِ بیٚیہِ زوٗل کمہِ ٹایپہٕ چھُ لاگُن سُہ چھُ کَرُن ڈِسایِڈ تمے ساتہٕ پَتہٕ وُچھَو أسۍ اَتہِ کوٗتاہ لَگہِ تہِ تمے حسابہٕ گژھِ پَتہٕ تَتھ کھسہِ مطلب پرایِز گژھِ تمے حسابہٕ کوٗتاہ لَگہِ اَتھ اَسہِ کوٗتاہ اَتھ چھِ پَتہٕ نَفَر تہِ لگان واریاہ لاگٕنَس تٔمیُک تہِ چھِ پیٚوان اَسہِ تھاوُن نہ تمے حسابہٕ چھِ پیٚوان پتہٕ یہِ سیٚٹ کَرُن اَسہِ تۄہہِ بیٚیہِ کیٛاہ چھُو تۄہہِ ضرورَت چلو ٹھیٖک تُہۍ ؤنِزیٚو تۄہہِ کیٛاہ کیٛاہ چھُ ضرورَت کمہِ ساتہٕ أسۍ دِمَو نظر اَتھ مکانَس زوٗلَس ووٗلَس تہٕ بیٚیہِ اَتہِ ٹیٚنٹ کوٗتاہ بوٚڑ چھِ دیُن تہٕ باقٕے کَرَو تۄہہِ مٲنز وٲنز سیٚنڈ یِم تھرو یِمہٕ ڈِزایِن واٹٕس اپ تھرو سُہ تہِ کٔرو تُہۍ اۭں چلو چلو ٹھیٖک